ییٚلہِ زَن أسۍ وٕچھان چھِ پنٛنہِ کٔشیٖرِ کُن یا اوٚوَرآل پوٗرٕ جموں اینڈ کشمیٖرَس کُن یُس ہَسا سٲنۍ یہِ سِٹیٹ چھِ یِہ ہسا چھُ سقافَت کہ لِہاظ واریاہ زیادٕ ہیوٚر تِکیازِ ییٚتیُٚک بایی چارٕ یُس ہَسا چھُ سُہ ہسا چھُ واریاہ زیادٕ مشہوٗر تِکیازِ یُس زَن ییٚتِچ کَلچَر چھُ سُہ چھُ واریاہ زیادٕ بہتریٖن یِم زَن أسۍ ییٚمہِ ساتہٕ أسۍ نَظر ترٛاوُن چھِ پَنٕنۍ یِم ہَسا اَسہِ کلچِرَل فیٚسٹِوَلٕز چھِ تِم چھِ واریاہ زیادٕ مَناونہٕ یِوان چاہے جیٚمہِ مَناونہٕ یِوان چھِ یا چاہے کٔشیٖرِ مناونہٕ یِوان چھِ یا کُنہِ کُنہِ پٔٹِکیوٗلَر ڈِسٹِرٛکس مَناونہٕ یِوان چھِ ہولی چھِ ییٚتہِ یِوان مَناونہٕ چاہے ییٚتہِ مُسلِم مٮ۪جارٹی چھِ یا چاہے ییٚتہِ بَٹہٕ کم چھِ روزان تِم یِم ہَسا سٲنۍ یِم ہیٚند بٲے چھِ آسان تِم ہَسا چھِ اَسہِ سٕتۍ یہِ ہولی مَناوان یا تِمَن چھُ بیٚیہِ تہِ کانٛہہ دیوالی آسہِ تِمَن یا سٲنۍ یِم ہَسا اَسہِ آسان چھِ عیٖد آسان چھِ یا بیٚیہِ تہِ کانٛہہ کلچر فیٚسٹِوَل آسان چھُ تِم ہَس چھِ أسۍ اِکوَٹہٕ بٲے بَندٕتۍ سانہٕ مَناوان خاص کر یِم ہَسا ییٚتِکۍ سُہ عُرُس مَناونہٕ یِوان چھِ تِکیازِ کٔشیٖر چھِ یِوان پیٖرٕ وٲر ماننہٕ ییٚتہِ حظ چھُ کٔشیٖرِ ہِنٛدِس ہَر ضِلَعس منٛز یا پرٮ۪تھ کُنہِ جایہِ ہَسا چھِ ییٚتہِ یِوان یِوان اولیاء ہَن ہِنٛدۍ اَستان لَبنہٕ یا بَجہِ بَجہِ زِیارَت شٔریٖف چھِ یَتھ زَن منٛز سرینگر درگاہ چھُ کابہٕ مرٕگ چھُ یا کھِرَن درگاہ چھُ یا اَشمُقام چھُ یا بُمژوٗ چھُ بیٚیہِ تہِ کُنہِ جایہِ چھِ کٔشیٖرِ ہِندِس ہَر کُنہِ کوٗنَس کوٗنَس منٛز ہسا چھِ یِم عرُس یِوان مَناونہٕ تاکہ یُس ہَسا ییٚتیُٚک یہِ بٲے بَندُت چھُ یِہ ہسا روزِ برقرار چاہے ہیٚندۍ چھِ ییٚتِکۍ چاہے سِکھ چھِ چاہے مُسلمان چھِ یا بیٚیہِ کُنہِ کٔمنِٹی سۭتۍ یِم ہَسا تعلُق تھَوَن وٲلۍ چھِ تِم ہسا چھِ اِکوَٹَے یِمَن عُرسَن منٛز سٔمِتھ پَنُن پان حٲضِر کَران یِمَن دَربارَن منٛز یا یِمَن بَجَن بَجَن درگاہَن منٛز یا اَستانَن منٛز تہِ اِکوَٹَے ہسا چھِ مَناوان یِم سٲری عُرس یا اَمہِ مٔزیٖد چھُ بیٚیہِ تہِ کینٛہہ فیٚسٹِوَلٕز یِوان مناونہٕ چاہے بیساکھی یہِ مَناونہٕ یا بیٚیہِ تہِ کانٛہہ فیٚسٹِوَل چھُ یِوان مَناونہٕ بٲے بَندٕتۍ سان تہٕ یِم ہَسا لُکھ چھِ سٲری چاہے سُہ کُنہِ تہِ کٔمنِٹی ہُنٛد آسان چھُ لۄکُٹ آسہِ یا بوٚڈ آسہِ سٲری سٔمِتھ ہسا چھِ أکۍ سٕے جایہِ یہِ کَلچَرَل فیٚسٹِوَل مَناوَن یا واریاہَن جایَن مَناوَن مگر اوٚوَرآل ییٚمہِ ساتہٕ أسۍ وٕچھان چھِ یعنی کَلچُرَل فیٚسٹِوَلٕز چھِ واریاہ زیادٕ بہتریٖن تہٕ أسۍ ہَسا چھِ واریاہ زیادٕ خوٗب طٔریٖقہٕ سان یِمَن مَناونہٕ أسۍ حظ چھِ کَران خاص کر یِمَن فیٚسٹِوَل ڈیزَن پٮ۪ٹھ یہِ زَن پرٮ۪تھ کُنہِ پَنٛنِس پَنٛنِس فیٚسٹِوَلس اَکھ سُپیشَلٹی آسان چھِ أسۍ ہَسا چھِ بَرابر تَمی آیہِ پَکان یَتھ أسۍ خاص کٔرِتھ وَنان چھِ اگر أسۍ اِٮ۪گزامپٕل دِمو شیخُ العالمہٕ سُنٛد أسۍ ہَسا چھِ پَرہیز کَران مازَس ڈاے دۄہ تَمہِ عُرسہٕ برونٛہہ تہٕ ڈاے دۄہ تَمہِ عُرسہٕ پَتہٕ تِکیازِ ییٚتہِ ہَسا چھِ مِتھٕس واریاہ زیادٕ اٮ۪سوٚسیٹ یِوان تَتھ عُرسَس سۭتۍ کَرنہٕ تِکیازِ أسۍ چھِ وَنان اَز حظ چھُ بوٚڈ دۄہ تہٕ یُس ہَسا سون یُس زٲن شاہ صٲب اوسمُت چھُ تٔمۍ نہ سَا چھُنہٕ ماز کھیوٚمُت کینٛہہ تِکیازِ اَتھ چھِ واریاہ زیادٕ سِٹوری واریاہ زیادٕ بٔڈ پٔتۍ کِنۍ تہٕ تَمہِ دۄہ نَسا چھُنہٕ ماز ٹوٹَل کھٮ۪وان کِہینۍ یا باقٕے باقٕے یِم ہَسا فیٚسٹِوَل آسان چھِ یِم ہَسا أسۍ ہاروٮ۪سٹ فیٚسٹٕوَلٕز مَناوان چھِ ییٚمہِ ساتہٕ أسۍ تھٔج کاد کَران چھِ تَمہِ ساتہٕ چھَ سانہِ ماجہِ بیٚنہِ أکسٕے جایہِ سٔمِتھ یِمَن تھٔج کادَن منٛز یا یِمَن کھَہہ ہَن منٛز گٮ۪وان اسان آسان گِنٛدان آسان تہٕ تَمہِ تَتھ دوران چھِ یِم تھَل آسان رُووان یا بیٚیہِ تہِ کانٛہہ یِم ہَسا گۄڈ سونٛتھ آسان چھِ فیٚسٹِوَلٕز سپرِنٛگ فیٚسٹِوَلٕز آسن آٹَم فیٚسٹِوَلٕز آسن تِم ٲسۍ أسۍ اِکوَٹہٕ مَناوان بٲے بَندُت سان تہٕ أسۍ ہَسا چھِ واریاہ زیادٕ اِنجاے کَران